اسلام علیکم شبیٖر صوب ٲں ٹھیک چھوا تُہۍ کوٚتس وٲتوٕ بہٕ چھسٮ۪و ییٚتی کٮ۪لمہٕ ڈگری کالجس نِشَن نہَ نہَ پرٲنس نہٕ کیٚنٛہہ بہٕ چھس نٔیِس ڈگری کالجس نشَن یتھ چھُ اپوزٕٹ یہِ کنگس رٮ۪سٹورنٹ تُہۍ ییٖوا میہربانی کرتھ یوتھٕے وۄنۍ یمہٕ ہا بہٕ اوتھٕے مگر مےٚ چھُ سامان تھوڑا زیادٕ پہمتھ اگر وۄنۍ تُہۍ میہربٲنی کرتھ ییِو یوتسٕے أہَربَل گژھ بیٚیہِ یپاری سہل پہلۍ کنتھن بییہِ چھِ پہلۍ کِن شاٹ کٹ وتھ تپٲرۍ چھۄمبگُنٛڈۍ کِنیتھن تُہۍ ییِو یوتھٕے کالجس نِشن مےٚ چھُو وۄزُل فراق شلوار لٲگِتھ

اچھا تُلِو بہِو رۄبس حوالہٕ